ہیٚلو وعلیکُم سلام ؤنِو حظ اَہَن آ ؤنِو تُہۍ کھیٚیِو زیٖرو ڈال بیٚیہِ ترٛاوۍہوٗس نُنہٕ گَرٕ گَرٕ اَتھ گژھِ پانَے فرق اَگر نہٕ گٔیَس فرق تیٚلہِ ییٖزیٚو صُبَحن مےٚ نِش کِلنِکَس پٮ۪ٹھ ٹھیٖک چھُناہ

چلو بِہِو رۄبَس حوال